سٲنِس ضلعے بڈگٲمِس منٛز چھِ واریاہو قٕسمٕکۍ بےٚ روزگار یِمو واریاہ تعلیٖم تہِ چھاےٚ پٔرمٕژ مگر تمہِ پتہٕ تہِ چھنہٕ تِمن اصل تہٕ مُنٲسب نوکٔری مِلان کہیٖنۍ نہٕ تِکیٛازِ یہِ چھُ تنگی ییٚمہِ گورمنٹِچ زِ تِمن چھنہٕ مِلان اصل نوکٔری کہیٖنۍ نہٕ البتہ اگر أسۍ کتھ کرو ذراتٕچ ذراتس پٮ۪ٹھ چھِ ہٮ۪کان یِم پنُن بِز پنُن بِزنِس کھڑا کٔرتھ مگر تِژھ نوکٔری چھکھ نہٕ مِلان یتھ منٛز یِمن اصل نتخاہ مِلہِ اسہِ چھِ کران پننہِ پننہِ أسۍ چھِ أسۍ چھِ کران پننہِ ڈسٹرکٹٕچ کتھ یہِ یتھ ییٚتہِ چھِ تِم تہِ نوجوان یِمو پی اٮ۪چ ڈی اٮ۪م اے بی اٮ۪ڈ یا باقٕے ڈگری چھ کٔرمٕژ مگر تمہِ پتہٕ تہِ چھِنہٕ تِمن نوکٔری مِلان کہیٖنۍ اگر أسۍ کرو کتھ پننہِ پننٮ۪ن پننٮ۪ن فارمن ہٕنٛز پننٮ۪ن پننٮ۪ن انڈسٹری ین ہٕنٛز سۄ نوکٔری چھِ تِم کران بالکُل مگر یتھ پٲٹھۍ گور یِتھ کٔنۍ سرکٲرۍ نوکٔری چھےٚ آسان سرکٲرۍ نوکٔری چھنہٕ سرکٲرۍ نوکٔری کہیٖنۍ نہٕ سرکٲرۍ نوکٔری چھکھ نہٕ مِلان کہیٖنۍ تہٕ تمہِ باوجوٗد چھِ تِمن پٮ۪وان پرایویٹ کمپنی کمپنی یَن منٛز گژھُن تہٕ تِکیٛازِ گرِ چھےٚ واریاہ ضروٗرت آسان یِم نہٕ اکھ موج اکھ اکھ کوٗر ہٮ۪کہِ کٔرتھ کہیٖنۍ تہٕ نہٕ سُہ سُہ نوجوان چھُ پتہٕ پرایویٹ پرایویٹ کمپنی منٛز کٲم کران تہٕ سُہ چھُ گژھان مجبوٗر پرایویٹ کمپنی یَن منٛز کٲم کرُن